اگر ہسا مےٚ اَٮ۪ڈوَٹایز آسہِ کَرُن پَن پَنُن اَٮ۪ڈوَٹایز آسہِ کَرُن بہٕ کَرٕ گۄڈٕ پَنُن سوشَل میٖڈیا یوٗز بہٕ کَرٕ بہٕ کَرٕ یِمَن نِوٕز رِپوٹَرَن سۭتۍ کر بہٕ کَرٕ ریڈیو والٮ۪ن سۭتۍ کَتھ بہٕ کَرٕ یِمَن اخبار والٮ۪ن سۭتۍ کَتھ بیٚیہِ کَرٕ بہٕ پَتہٕ تَمہِ پَتہٕ کَرٕ بہٕ پَننٮ۪ن یارَن ہُنٛد تہِ سوشَل میٖڈیا یوٗز تِم کٔر تِم کَرن تِم کَرن نہٕ پںنس سوشَل میٖڈیاہَس پٮ۪ٹھ میون یہِ میون یہِ اَ اٮ۪ڈوَٹایز

پَتہٕ کَرن یِم میون یہِ اَٮ۪ڈوَٹایز ہُہ واتناون بیٚیہِ بیٚیَن لُکَن تانۍ اگر تۄہہِ اگر تۄہہِ یُس زَن میانہِ میون اَٮ۪ڈوَٹایز یَتھ منٛز یَتھ منٛز ژٕ پانہٕ گوس مُتٲثِر سُہ سُہ ہسا چھِ اَکہِ اَکہِ پَلوُک تم تمہِ سۭتۍ تہِ تَمہِ سۭتۍ تہِ ووت واریاہ فٲیدٕ تٔمِس تٔمِس کَمپنی وٲلِس ووت فٲیدٕ تٔمِس کٕلوتھ کَمپنی وٲلِس ووت فٲیدٕ واریاہ میانہِ تَتھ اٮ۪ڈوَٹایزٕ سۭتۍ ووت فٲیدٕ زِ زِ واریاہ زیادٕ فٲیدٕ ووت تِکیازِ مےٚ کرِو مےٚ کرِو گۄڈٕ سُہ پںٛںٕس سوشَل میٖڈیاہَس منٛز اٮ۪ڈوَٹایز پَتہٕ پَتہٕ کوٚر مےٚ ہُہ مَن پَتہٕ کوٚر مےٚ نِوٕز رِپوٹَرَن سۭتۍ کَتھ پَتہٕ کوٚر مےٚ پَتہٕ کوٚر مےٚ ریڈیو والین سۭتۍ کَتھ پَتہٕ کوٚر مےٚ ٹیلی وجن والین سۭتۍ کَتھ پَتہٕ کوٚر مےٚ نِوٕز پیپَر والٮ۪ن سۭتۍ کَتھ اگر تۄہہِ اٮ۪ڈوَٹایز آسیو کَرُن تُہۍ کَرِو گۄڈٕ پَنُن سوشَل میٖڈیا یوٗز پَنُن پَنُن سوشَل پلیٹ فارٕم کَرو تُہۍ یوٗز پَتہٕ کٔرو تُہۍ یارَن دوستَن ہُنٛد پٔنۍ پںٛنٮ۪ن پںٛنٮ۪ن ہُہ فیملی میمبرَن ہُنٛد کٔرو تُہۍ یوٗز سوشَل میٖڈیا تہٕ پَتہٕ کٔرِو تُہۍ یِمَن سۭتۍ کَتھ یِم یِم زَن یِم ہُہ سوشَل میٖڈیا پلیٹ فارمَس پٮ۪ٹھ چھِ آسان یِتھ کٲٹھۍ زَن یِتھ کٲٹھۍ زَن ٹیلی وجن سِسٹَم چھِ یِتھ کٔنۍ زَن ریڈیو سِسٹَم چھِ یِتھ کٔنۍ زَن میٖڈیا سِسٹَم چھِ یِتھ پٲٹھۍ زَن یہِ نوٕز نوٕز پیپَر سِسٹَم چھِ اَتھ پہ اَتھ پٮ۪ٹھ کٔرِو تُہۍ یِمَن سۭتۍ کٔرِو تُہۍ کَتھ تُہۍ ہیٚکو واریاہ اَتھ پٮ۪ٹھ ہُہ اَتھ پٮ۪ٹھ ہیٚکو تُہۍ واریاہ فٲیدٕ تُلِتھ یہِ ہَسا یُس زَن مےٚ پَنُن یُس زَن مےٚ پَنُن اٮ۪ڈوَٹایزَن میٚن میٚنٹہٕ چھِ سُہ ہَسا وٕچھے تَمہِ دۄہ پوٗرٕ جموں جموں کَشمیٖرَن تَتھ تَتھ منٛز ووت تَتھ منٛز ووت تٔمِس کٕلوتھ کَمپنی والۍ وٲلِس ووت واریاہ زیادٕ فٲیدٕ آے اَتھ منٛز یہِ چھِ اٮ۪ڈوَٹایزمنٛیٹ یہِ چھُ واریاہ اَکھ بہتریٖن بہتریٖن کہ کٲم ٹو ہُہ مطلب پَنُن پَنٕںۍ کٲم پَرٛیموٹ کَرٕنۍ تُہۍ کٔرو تُہۍ کٔرِو یَتھ یہِ سوشَل میٖڈیاہَس منٛز پَنٕںۍ یہِ اٮ۪ڈ اٮ۪ڈوَٹایزمَنٛٹ تہٕ تۄہہِ مِلوٕ اَمہِ سۭتۍ واریاہ بٮ۪نِفِٹ بیٚیہِ کٔرِو تُہۍ بیٚیہِ کٔرِو تُہۍ کٲم بیٚیہِ کٔرِو تُہۍ یِمَن ٹیلی وجن والٮ۪ن سۭتۍ ہُہ بیٚیہِ اگر تۄہہِ اٮ۪ڈوَٹایزمَنٛٹ آسوٕ کَرٕنۍ تۄہہِ ہٲیوٗ گۄڈٕ سُہ چیٖز مطلب سُہ چیٖز یُس زَن واریاہ اَصٕل آسہِ تہٕ بیٚیہِ واریاہ گُڈ کالٹی ہُنٛد آسہِ تہٕ پَتہٕ پَتہٕ ہیٚکو تُہۍ مٔزیٖد کَمَس پرٛایزَس پٮ۪ٹھ تہٕ پَتہٕ یہِ مٔزیٖد ہیٚکِو پَتہٕ ہیٚکِو تُہۍ مٔزیٖد یِمَن یِمن باقٕے سوشَل میٖڈیا پلیٹ فارم پٮ۪ٹھ یہِ کھٲلِتھ پَنٛنِس پیجَس پٮ۪ٹھ کھٲلِتھ پنٛنِس سوشَل میٖڈیا پلیٹ فارمَس پٮ۪ٹھ کھٲلِتھ تہٕ پَتہٕ ہیٚیو تُہۍ تَمہِ مٔزیٖد ہیٚکِو تُہۍ یِمَن یِمَن نِوٕز رِپوٹَر والٮ۪ن سۭتۍ کَتھ کٔرِتھ ریڈیو والٮ۪ن سۭتۍ کَتھ کٔرِتھ ٹیلی وجن والٮ۪ن سۭتۍ کَتھ کٔرِتھ تہٕ یُس زَن یُس زَن پَتہٕ اگر تُہُنٛد پرٛوڈَکٹ آسہِ سُہ اگر سُہ اگر درٛاو اَصٕل سُہ وٕچھ پہ پوٗ پوٗرٕ پَتہٕ جموں کَشمیٖر وٕچھِ پَتہٕ جموں اینڈ کَمشیٖر وُچھِ سورُے تۄہہِ مِلوٕ واریاہ فٲیدٕ بیٚیہِ بیٚیہِ بٔنِو تُہۍ اَکھ گُڈ اٮ۪ڈوَٹایزَر بیٚیہِ بٔنو تُہۍ واریاہ اَصل اَصٕل اَٮ۪ڈوَٹایزَر بیٚیہِ بِل بیٚیہِ بَنوٕ تۄہہِ اَصل بیٚنِفِت تہٕ اَمہِ سۭتۍ تہٕ بیٚیہِ بیٚیہِ گَژھوٕ اَمہِ سۭتۍ واریاہ فٲیدٕ تہِ تۄہہِ بیٚیہِ گَژھِ آسُن ہُہ پرٛوڈَکٹ اَصل سُہ گژھِ آسُن گُڈ کالٹی ہُنٛد تہٕ پَتہٕ تَمہِ مٔزیٖد تَمہِ مٔزیٖد گژھوٕ تۄہہِ ہُہ اَٮ۪ڈوَٹایز اے مےٚ کُن اَٮ۪ڈوَٹایز گژھوٕ تۄہہِ اَصٕل اَمہِ کھۄتہٕ تہِ بیٚیہِ چھِ وٕنکٮ۪س درٛامژٕ ؤنکٮ۪س چھِ ہُہ مطلب وٕنکٮ۪س چھِ وٕنکٮ۪س چھِ وَ واریاہ اٮ۪ڈوَٹایزَمَنٛٹ درٛٲے مٕتۍ یِم واریاہ اٮ۪ڈوَٹایزمَنٛٹ چھِ درٛٲے مٕتۍ حظ تُہۍ ہیٚکو کٲنٛسہِ تہِ کنٹیکٹ کٔرِتھ تُہۍ ہیٚکِو کٲنٛسہِ سۭتۍ تہِ اٮ۪ڈوَٹایزمَنٛٹ کٔرِتھ یا تُہۍ ہیٚکِو کٲنٛسہِ سۭتۍ تہِ ہُہ مطلب پیڑ پرٛا پیڑ پرٛیموشَن تہِ کٔرِتھ مطلب پَنٕنۍ پَنٕنۍ پٲنٛس لٲگِتھ گۄڈٕ یورٕ پَتہٕ ہیٚکِو تُہۍ کٲنٛسہِ مطلب بجہِ کَمپنی سۭتۍ ہُہ کولیبریشَن کٔرِتھ تہٕ تُہۍ ہیٚکِو پَتہٕ ہُہ تٔمِس پۄنٛسہٕ دِتھ تہٕ تُہۍ ہیٚکِو پَنُن اٮ۪ڈوَٹایزمَینٛٹ پرٛیموٹ کٔرِتھ باقٕے چھِ ییٖی تُہۍ کٔرِو پَنُن اٮ۪ڈوَٹایزمَینٛٹ مگر گۄڈٕ گژھِ آسُن گۄڈٕ گژھِ آسُن ہُہ چیٖز گژھِ آسُن اَلہٕ ہُہ چیٖز گژھِ آسُن رُت الگ مطلب گُڈ کالٹی ہُںٛد آسہِ گژھُن باقٕے تُہۍ ہیٚکِو اٮ۪ڈوَٹایزمینٛٹ کٔرِتھ باقٕے کٔرِو تُہۍ یِمَن سۭتۍ کَتھ